السلامُ علیکُم ییٚلہِ حظ اَکہِ بَجہِ پوٚژھ چھُ یِوان سیُن حظ گژھِ دٔستی تیار گژھُن بہٕ حظ چھَس کَران کٲم نیامہِ منٛز چھَس گَنٛڈ نِکراوان یورٕ حظ چھَس دِوان کۄکرَس تٔلنۍ سُہ حظ چھُ دٔستی تیار گژھان اَگر حظ اَکہِ بَجہِ پوٚژھ چھُ یِوان بہٕ حظ چھَس کَران کٲم بہٕ حظ چھَس کَران کٲم بہٕ حظ چھَس ٲلَو چِپٕس دٔستی دٔستی تَلان تہٕ بَس دِوان چھَس پٔژھِس بَتہٕ اَگر حظ اَکہِ بَجہِ پوٚژھ یی بہٕ حظ چھَس کَران کٲم فُلگوٗپِیَن چھَس تٔلنۍ دِوان یورٕ چھَس دِوان مازَس تٔلنۍ سُہ حظ چھُ دٔستی دٔستی تیار گژھان تہٕ دِوان چھَس پٔژھِس بَتہٕ اَگر حظ اَکہِ بَجہِ پوٚژھ یی بہٕ حظ چھَس زامُت دۄد اَنان یورٕ چھَس گَنٛڈٕ کَتراوان رَلاوان چھَس تِمَن یورٕ حظ چھَس پالَک تہٕ ماز رَنان سُہ حظ چھُ دٔستی گژھان تیار تہٕ دِوان چھَس تٔمِس بیٚیہِ حظ اَگر حظ اَکہِ بَجہِ پوٚژھ چھِ یِوان بہٕ حظ چھَس کَران کٲم بہٕ حظ چھَس دٔستی دٔستی ہاکھ تہٕ ماز رَنان سُہ حظ چھُ دٔستی دٔستی تیار کَران دِوان حظ چھَس پٔژھِس اَگر حظ ژیٖرۍ اَکہِ بَجہِ پوٚژھ چھِ یِوان ژیٖر بہٕ حظ چھَس نَدٕر تہٕ ماز رَنان سُہ حظ چھُ دٔستی گژھان تیار دِوان چھس تٔمِس